اِنڈیا چھُ وِنکیٚنس ساروٕے کھۄتہٕ بٔڑ جو یُس زَن ایٚنورامینٹل ایشوٗ چھِ فیس کران سُہ چھُ گُلوبل وارمنٛگ بیٚیہِ لینڑسِکیپ یِم رِوٲرسن فارسٹہٕ ڈِفارسٹریشن چھِ گژھان موٹینٕز ہِلِٕز یتھ کٔنۍ زَن ایریا چھِ یوان پہاڑی عَلاقہٕ چھِ یوان آباد کرنہٕ یا سۄیل اِروجن چھِ گژھان امہِ کہِ وَجہِ سۭتھۍ پٔتمیٚو واریاہ ؤرۍ یو پٮ۪ٹھ اِنٛڈیا گوٚو واریاہ چینج ییٚمہِ کہِ سۭتۍ اتھ واریاہ اِشوٗ چھِ فیس پیٚوان کرٕنۍ یِتھۍ کٔنۍ ییٚتہِ کِنۍ وۄنۍ ٹایمہِ ٹایمہِ روٗد تہِ چھُنہٕ پیٚوان پَننہِ ٹامس پٮ۪ٹھ سُہ سیزنل ویریشَن زَن گٔے موسمس منٛز ویدرَس منٛز تہٕ یِم چیٖز چھِ یُس اِنڈیا وِنکیٚنس فیس چھُ کران